آ اسلام علیکُم ٹھیٖک چھُو حظ ہیے موزِم صٲب شُکُر رۅبس کُن شُکُر یہِ کیٛاہ بِہتھٕے حظ آ تَتھ تھٲوزیٚو تۄہہِ تیاری تیاری چھِ فِٹ کٔرِتھ پرٛنٛسِپٕلس تہِ گَژھِ ییٚمہِ بارِ سرپرٛایِز لَگُن آ مےٚ چھُ تھوٚومُت یِتھٕ پٲٹھۍ گرٛوٗپ اَکھ بَنٲوِتھ تہٕ تِمن چھُ تَتھ پٮ۪ٹھ تھوڑا بہت تَمہِ دۄہ یہِ کَرُن تہٕ ٹٮ۪نشن چھَنہٕ تَمِچ کیٚنٛہہ تہِ ہیے یہِ گَژھِ یادگار روزُن بیٚیہِ کیٛاہ چھُو کَران اَزکل یِتھٕ پٲٹھۍ چھِ تیاری تھٲومٕژ مےٚ فِٹ تۄہہِ دِژامو نا مےٚ اوترٕ کورٮ۪ن ہُنٛد گرٛوٗپ اَکھ تِمن تہِ ٲس تھوڑا بہت یہِ کَرٕنۍ تِمن پرٛٮ۪کٹِس کَرِٕنۍ تَتھ گٮ۪ونس تِمو چھِ تھایاے نہَ حظ اوترٕ تِمن کورٮ۪ن تِمو کیٛاہ کوٚروٕ آ تِمن ٲس تھوڑا بہت أکِس دۄن جاین مِسٹیک گَژھان تہٕ ٹھیٖک چھُ ٹھیٖک اَدٕ کیٛاہ بِہِو رۅبس حوال